اَلسَلامُ علیکُم اگر أسۍ وُچھو سٲنِس ریٚلِجَسَس منٛز یِم فیٚسٹِوَل چھِ آسان أسۍ چھِ پننِس مذہَبَس منٛز مَناوان عیٖد چھِ أسۍ مَناوان یا اگر أسۍ نیٚبرِمیٚن مُلکَن وُچھو تِم چھِ دیٖوالی مَناوان کِرٛسمَس چھِ مَناوان یا بیٚیہِ کانٛہہ بیٚیہِ کانٛہہ اِویٚنٛٹ چھِ تِم سیٚلبرٛیٹ کَران مگر اگر أسۍ پننِس ریٚلجَسَس منٛز وُچھو اِسلامَس منٛز وُچھو أسۍ چھِ عیٖد مَناوان عیٖد چھِ أسۍ آسان زٕ أکس چھِ أسۍ وَنان بٔڑ عیٖد تہٕ بیٚیِس چھِ أسۍ وَنان لَکٕٹۍ عیٖد یۄس لَکٕٹۍ عیٖد چھِ آسان تمہِ برونٛہہ چھِ آسان اسہِ گۄڈٕ ماہِ رَمضان سُہ چھُ آسان اسہِ ریٚتَس تَتھ منٛز چھِ أسۍ روزدار روزان تَتھ منٛز چھِ اسہِ اَکھ شب یِوان یَتھ أسۍ وَنان چھِ شَب قدٕر سُہ تہِ چھُ اسہِ مُسلمانَن خٲطرٕ واریاہ زیادٕ بوٚڑ دۄہ آسان تمہِ دۄہ چھِ أسۍ راتَس شَب کَران یا تمہِ برٛونٛٹھ تہِ چھِ اسہِ زٕ شَب یِوان أکِس چھِ أسۍ وَنان شَبِ بَرات تہٕ بیٚیہِ چھِ وَنان شبِ معراج تِم زٕ شَب تہِ چھِ سانہِ خٲطرٕ واریاہ زیادٕ اِمپارٹیٚنٹ آسان تہٕ پَتہٕ ییٚلہِ أسۍ ماہِ رمضان چھِ مۄکلاوان یعنی ییٚلہِ أسۍ روزدَر چھِ مۄکلاوان بِہِتھ پَتہٕ چھِ أسۍ یِوان لَکٕٹۍ عیٖد لَکٕٹۍ عیٖد دۄہ چھِ آسان أسۍ سا واریاہ زیادٕ خۄش لَکچہِ عیٖذ دۄہ چھِ أسۍ سُلے وَتھان سرٛان کَران پَتہٕ چھِ أسۍ نٔے پَلَو لاگان نٔے پَلَو لٲگِتھ چھِ أسۍ پَتہٕ چاے چیٚوان تہٕ شُرۍ چھِ آسان واریاہ زیادٕ خۄش چاے چیٚتھ چھِ پَتہٕ عیٖذ نمازِ گَژھان پَتہٕ چھِ سٲری عیٖذ نیٚماز پَران تہٕ تورٕ یِتھ چھِ سٲری گَھرِ آسان واریاہ زیادٕ خۄش تہٕ شُرۍ چھِ آسان نَژان تہٕ گِنٛدان تہٕ اسہِ چھِ پَتہٕ گَھرِکۍ واریاہ عیٖد عیٖدیان تہِ دِوان ییٚمہِ کِنۍ شُرۍ بیٚیہِ ہان تہِ خۄش چھِ گَژھان عیدیان چھِ شُرۍ ؤلۍ وٲلۍ خرچاوان تِم چھِ واریاہ زیادٕ آسان خۄش تہٕ کھیٚن کھیٚوان چیٚوان چھِ آسان تِم نَژان گِنٛدان چھِ آسان پَتہٕ ییٚلہِ أسۍ بٔڑ عیٖد وُچھو تمہِ دۄہ چھِ أسۍ قۄربان قُربانی تَتھ چھِ أسۍ قُربانی عیٖد تہِ وَنان تمہِ دۄہ تہِ چھِ أسۍ سُلے وَتھان تہٕ سرٛان کَران تہٕ پَتہٕ چھِ أسۍ عیٖذ نیٚمازِ گَژھان عیٖذ نیٚماز مۄکلٲیِتھ چھِ سٲری گَھرٕ یِوان تہٕ پَتہٕ چھِ قۄربان کَران قۄربانَس منٛز چھِ آسان کٲنٛسہِ کَٹھ چھُ آسان یا کٲنٛسہِ چھُ آسان گُپُن کیٚنٛہہ یا ژھاوُل آسان وغیرہ کٲنٛسہِ تہٕ یِمَن یہِ آسان چھُ تِم چھِ سُہ سُہ تہٕ سُہ قۄ سُہ قۄربان ماران تہٕ صاف کَران تہٕ پَتہٕ چھِ حِصہٕ تَتھ بَناوان تہٕ سوزان سٲرسٕے گامَس تہٕ بیٚیہِ سارنٕے رِشتہٕ دارَن تہٕ ییٚمہِ کِنۍ زَن پَتہٕ چھُ غریٖبَن تہِ سوزان اگر کانٛہہ غریٖب قۄربان چھُنہٕ ہیٚکان کٔرِتھ یا کانٛہہ غریٖب تیُتھ تہِ آسان پرٛیٚتھ کٲنٛسہِ غریٖبَس چھُ یِوان سوزنہٕ ماز ییٚمہِ کِنۍ زَن غریٖب تہِ چھُ واریاہ زیادٕ خۄش گَژھان تہٕ گَھرِکۍ تہِ چھِ آسان واریاہ زیادٕ خۄش تہٕ یہِ عیٖد تہِ چھِ أسۍ واریاہ زیادٕ مَناوان واریاہ زیادٕ دِل سکوٗن چھُ آسان اسہِ یہِ عیٖد تہِ شُرۍ چھِ آسان واریاہ خۄش یہِ ماز چھِ أسۍ تَتھ مازَس چھِ أسۍ واریاہ قٕسٕم بَناوان رَنان چھِ أسۍ ماز گَھرِ واریاہ زیادٕ خۄش چھِ آسان سٲری تہٕ غریٖب تہِ چھِ آسان واریاہ زیادٕ خۄش کٲنٛسہِ غریٖبَس چھُنہٕ آسان کھیٚنہٕ خٲطرٕ کیٚنٛہہ تٔمِس تہِ چھِ سٲری ماز دِوان ییٚمہِ کِنۍ زَن سُہ غریٖب تہِ چھُ واریاہ زیادٕ خۄش گَژھان یا اَتھ عیٖذِ پٮ۪ٹھ تہِ چھِ پرٛیٚتھ کٲنٛسہِ شُرِس عیٖدِیان میلان تٔمِس چھِ پرٛیٚتھ کانٛہہ رِشتہٕ دار پرٛیٚتھ کانٛہہ گَریُک بٲژ عیٖدِیان دِوان ییٚمہِ کِنۍ زَن سُہ بیٚیہِ ہان تہِ خۄش چھُ گژھان تہٕ واریاہ زیادٕ خۄش چھِ شُرۍ تہِ گژھان تہٕ دُکانَن پٮ۪ٹھ چھِ تِم واریاہ زیادٕ چیٖز کھیٚوان